بہٕ چھُس روزان کُپوارہ ڈِسٹرکَس منٛز ییٚتہِ چھُ زٕ موسَم آسان اَکھ چھُ وَہرات آسان بیٚیہِ چھِ وَندٕ آسان وَہراتَس منٛز چھِ گرمی آسان تہٕ وَندَس منٛز چھِ سردی آسان پَتہٕ چھِ أسۍ وَہراتَس منٛز دانہِ تھل لاگان یَتھ یِم گِنٛدِ اَسہِ توٚمُل چھِ پَتہٕ نیران تَتھ کراپَس منٛز تَتھ کراپَس خٲطرٕ گژھِ آسُن واریاہ گرمی ییٚمہِ کِنۍ سُہ گرمی سۭتۍ پتہٕ سُہ پھل چھِ دِوان بیٚیہِ تہِ چھِ أسۍ کہیٖنۍ لاگان وہراتس منٛز مطلب میز یتھ أسۍ پٔٹ چھِ ونان یا ہاکھ چھُ الہٕ چھُ وانٛگن چھُ ہَند چھِ لش چھِ أم چھِ أسۍ وَہراتِس موسمَس منٛز لاگان زِ یِمن یِم چھِ تِم کرٛاپ یِمَن واریاہ گرمی گژھِ آسٕنۍ تہٕ سردی گژھن نِش بَچٕنۍ یِم وَندَس منٛز چھِ أسۍ ٲلوٕ یِم زٔمیٖنَس تَلہٕ چھِ روزان گَنٛڈٕ روہَن تِم چیٖز چھِ أسۍ وَندَس منٛز ییٚتہِ چھِ موسَم روزان وَہراتَس منٛز أسۍ ٹھیٖک پرٛٮ۪تھ کانٛہہ کرٛاپ چھِ روزان وَندَس منٛز چھِ أسۍ سردی آسان واریاہ سردی ماینَس منٛز چھِ آسان ییٚتہِ چھِ شیٖن پٮ۪وان تہٕ تٔمۍ کِنۍ چھِنہٕ وَنٛدَس منٛز ییٚتہِ ہٮ۪کان کانٛہہ تہٕ کرٛاپ أسۍ وۄپدِتھ کینٛہہ